وعلیکُم اَلسلام اَلسلام علیکُم اہن حظ اَصٕل پٲٹھۍ تُہۍ چھُو ٹھیٖک فرماو سا

کیٛاہ دٔلیٖل چھےٚ

فون حظ فون فون چھُ اَصٕل مگر بیٹرٛی چھےٚ گَژھان اَکہِ ؤہٕرۍ دۄیہِ ؤہٕرۍ چھِ گَژھان پانَے فون خراب یِتھَے کٔنۍ بہٕ دِم سورٕے شیٖرِتھ کیٚنٛہہ نَہ حظ چھُنہٕ تۄہہِ یِیِو بہٕ دِمہٕ آرام سان ؤنِو کیٛاہ کیٛاہ چھُس یہِ تُہۍ ؤنِو بیٚیہِ کیٛاہ کیٛاہ چھُس

ٹھیٖک ٹھیٖک تَتھ چھِ ترٛاوِٕنۍ آی سی کیمرا چھِ ترٛاوُن کیمرا تہِ ترٛاوُن بَدل سُہ چھُ کَرُن رِپیر سورٕے تیٚلہِ نَتہٕ نِیِو بدلٕے نَتہٕ نِیِو بدلٕے فون تہٕ کیٚنٛہہ نہ چھُنہٕ تُہۍ بِہِو آرام سان کیٚنٛہہ چھُنہٕ کیٚنٛہہ چھُنہٕ پرواے کیٚنٛہہ چھُنہٕ کیٚنٛہہ چھُنہٕ